وعلیکُم اسلام آ بِلکُل بہٕ چھس ماحور جان تُہۍ کٕم چھُو ؤنو سا پرویٖنا کیاہ دٔلیٖل حُکم کٔرِو آ بِلکُل أسۍ چھِ ڈرےٛ فروٗٹ کٕنان

آ مُبارک مُبارک آ بلکل ڈرےٛ فروٗٹ بَنہِ ہرکانٛہہ ڈرےٛ فروٗٹ بَنہِ

بَنن بَنن وُچھو حٲز وُچھو حٲز ڈرےٛ فروٗٹ چھِ گژھان رَژھ کھَنڈ درٛوٚگی تِم چھِ آسان عام یہِ چھُ آسان درٛوٚگ ڈرےٛ فروٗٹ تہٕ بادم گَژھنو تۄہہِ بادام چِھِ گژھان ڈاےٛ ہتھ رۄپیہِ ڈاےٛ ہتھ رۄپیہِ چھِ گژھان تِم ڈاےٛ ہتھ گرام تہٕ ڈوٗنۍ گَژھن تمہِ نِش سَستے پہم تہٕ یُہاے مطلب تُہۍ کٔرِو حِساب یُہاے دَہ رۄپیہ میٚلہِ تۄہہِ گرام آ تُہی تھٲوزیٚو دُکانس پٮ۪ٹھ تشریٖف أس آسو تُہندِس خٕدمَتس منٛز حاظِر کِہینۍ نہٕ پرواے أس گٔے نوکَر آ بِلکُل أس چھِ آسان ییٚتی وعلیکُم اسلام